بہٕ چھُس کَران بی ایس سی نٔرسِنٛگ کورٕس یُس زَن اَکھ پرٛوفِشنَل کورس چھُ یُس ژورَن ؤرِیَن گژھان چھِ ییٚمہِ پَتہٕ چھِ ہٮ۪کان أسۍ کٔرِتھ ایم ایس سی دۄن ؤرِیَن بی ایس سی نٔرسِنٛگ چھِ اَتھ منٛز چھِ گۄڈنِکِس ؤرِیَس منٛز پانٛژھ کِتاب دوٚیمِس ؤرِیَس منٛز چھِ پانٛژھ کِتاب ترٛیٚیِمِس ؤرِیَس منٛز چھِ ژور کِتاب ژوٗرۍمِس ؤرِیَس منٛز چھِ ترٛےٚ کِتاب اَمہِ پَتہٕ چھِ اَسہِ اکھ ڈگری مِلان پروفیشنَل ڈگری ییٚمہِ سۭتۍ اَمہِ پَتہٕ جاب ہٮ۪کو کٔرِتھ کُنہِ تہِ ہاسپِٹَلَس منٛز ہٮ۪لٕتھ سٮ۪نٹَرَس منٛز اَتھ کورسَس خٲطرٕ گژھِ اَسہِ رِکایَرمٮ۪نٛٹ اَمہِ خٲطرٕ چھِ اِلِبہِ اِلِجبِلِٹی چھِ اَمہِ خٲطر ٹُوٮ۪لتھ گژھِ ٹُوٮ۪لتھَس منٛز گژھِ آسُن مٮ۪ڈِکَل اگر نہٕ مٮ۪ڈِکَل آسہِ کینٛہہ اگر آٹٕس آسہِ تیٚلہِ چھِ ہٮ۪کان أسۍ جے این ایم نٔرسِنٛگ کٔرِتھ گۄڈٕ تَمہِ پَتہٕ چھِ ہٮ۪کان أسۍ پوسٹ بیسِک کٔرِتھ جے این ایم چھِ گژھان ترٛٮ۪ن ؤرِین پوسٹ بیسِک چھِ گژھان دۄن ؤرِین سُہ تہِ چھُ پَتہٕ یِوان ماننہٕ برابر بی ایس سی نٔرسِنگ